بہٕ چھَس تۄہہِ نِش شِکایت درٕج کرناونہٕ یِوان یژھان مےٚ اوٗس کوٚرمُت اکھ چیٖز آرڈر تۄہہِ چھُو نہٕ تَتھ صحیٖح پٲٹھۍ بنٛد کوٚرمُت کیٚنٛہہ سُہ ووٗت میوٗن گرٕفُٹمُت مےٚ دِیُو امہِ بدلہٕ بدل کانٛہہ چیٖز بیٚیہِ سوٗزِو اصٕل پٲٹھۍ بنٛد کٔرِتھ